آ سٲنۍ زندگی چھے خقیقتاً روزان ڈِپینڈِبل اَپان اِلیکٹرِسٹی پاورس پیٹھ مگر ییٛلہِ اَسہِ پاور ژھینان چھُ اَسہِ چھُ بے انتِہا مُشکِلات ہُنٛد پیوان سامنہ کَرُن فار ایکزامپل اگر شُر آسہِ پران تٔمس چھُ پیوان اَنگٔٹس منٛز پَرُن اگر أسۍ کیٚنٛہہ کھیوان چٮ۪وان یا پکان آسو اَسہِ چھِ بے انتِہا مُشکِلات اتھ منٛز گژھان یا کانہہ تہِ کٲم کَرو أس کَمپیوٹرس یا کُنتہ اَسہِ چھُ پیوان تتھ کینہہ ٹایمس پیارُن ییٖتس کالس نہٕ پاور آسہِ کینہہ یا تِتھ گَرٕ چِھ تِم یِمن اللہ تعالیٰ ہن چھُ سَرماے دیُتمُت تِم ہیکان اِنوٲٹر تھٲیتھ مگر کینہہ گَرٕ چِھ تِم یِمن نہٕ یہِ سَرماے چُھ کینہہ تِم ہیکن اِنوٲٹر گَرِ تھٲیتھ کینہہ اَمہ خٲطرِچھُ اَسہِ پاورُک اگر اَسہِ زیادٕ کھۄتہٕ زیادٕ استعمال گَژھہ یا سٲنۍ شُر ہیکَن پٔرتھ یا سٲنۍ یِم سانہِ کامہ چھِ یِم روزَن پاورسے تَل یا تِم چیز یِم سٲنۍ پاورٕ سۭتۍ مُتاثر گَژھان تَمہ کھۄتہ بہتر چھُ پاور روزِ اصل ٹایمس پیٹھ